اُسمان صٲب چھُ سانہِ ایریاہُک سرپَنچ تہٕ اَسہِ چھُ تِمَن سۭتۍ تہِ اَکہِ لَٹہِ مُلاقات گٔمٕژ تِہُند یُس اٮ۪کٕسپِرینس چھُ پولٹِکسس منٛز سُہ چھُ واریاہ زیادٕ بہتریٖن تہٕ تِم چھِ واریاہ اَلحمدُاللہ چھِ تِم اَصٕل کٲم کران واریاہ زیادٕ مطلب لوٗکن ہنز اَگر کانہہ ڈِمانڈٕس وِمانڈٕس چھِ آسان تِم چھِ تِم پوٗرٕ کران آ اَکہِ لَٹہِ اوس سٲنِس گامَس منٛز ٹرانَسفارمَر اوس تِمن ضوٚرتھ تِمن اوس ٹرانَسفارمر بار بار خراب گژھان سٲنِس گامَس منٛز چھ محلَس منٛز چھُ سُہ ٹرانَسفارمر بار بار خراب گژھان تہٕ تِم گٔے پتہٕ اُسمان صٲبس نِش تہٕ تٔمۍ دِیُت دیانو تِمن ڈاے ہَتھ کے وی یُک ٹرانسفارمَر تہٕ تِم چھِ اَلحمداللہ اَصٕل کٲم کران تِم چھِ پولٹِکسس پولٹِکٕس بارس منٛز چھِ تِمن واریاہ زان تِم چھِ واریاہ اَصٕل لیٖڈر شُکُر رۄبَس کُن الحمداللہ تِم چھِ واریاہ واریاہ زیادٕ اَصٕل کٲم کران تہٕ اِنشاللہ چھُ اُمیٖد یِہے کرن تِم برونہہ کُن تہِ کرن تِم انشاہ اللہ یِژھے کٲم اَصٕل